وعلیکُم اسلام ہاں جی کٕم حظ چھُو فرماوان الحمدُاللہ اچھا ؤنِو کیٛاہ دٔلیٖل اَہن حظ دعا احمدُاللہ فرمٲیو کیٛاہ دٔلیٖل چھَ نہ بازلا چھِ واریاہ اَصٕل سٹوٗڈنٛٹ واریاہ بہتریٖن بٔچی چھےٚ یہِ تھوڑا چھ نوٹی نٮ۪س أمِس منٛز ییٚمہِ وجہ سۭتۍ أمِس تھوڑا پٔرفارمنس چھِ روزان ویٖک پَہَن کٕلاسَس منٛز چھِ یِم ایٚکٹِوٹیٖز چھِ آسان تِمَن کُن چھُ نہٕ أمِس زیادٕ مطلب دیان روزان کینٛہہ تُہُنٛد گژھِ أمِس گَرِ تہِ کَرٕنۍ تھوڑا بہت گایِنِس أمِس گژھن ایٚکٹِوٹیٖزَن کُن وَنُن نہ یُس أزکٮ۪ن نہ أزکٮ۪ن بَچَن چھُ یُس یہِ موبایل رِلیٹِڈ چھُ بَچہِ یِم چھِ واریاہ گژھان ویٖک پَتہٕ کٕلاس پٔرفارمنس منٛز تہِ ایٚکٹِوِٹیٖزَن منٛز تہِ موبایل گژھٮ۪کھ ایٚوایڈ کَرُن یِم گژھن پَرناوٕنۍ گَرِ یِمَن گژھِ وَنُن آز کیاہ ایٚکٹِوٹیٖز کَرو اِتھ کٔنۍ چھُ بَچَس تہِ روزَن نا مےٚ تےٚ چھِ پیرنٛٹ فالو اَپ کَران یِم تہِ چھِ مےٚ وٕچھان کہِ اَسہِ کیٛاہ کوٚر دۄہَس تُہنٛد پَزِ پنٛنٮ۪ن بَچَن فالو کَرُن پنٛنٮ۪ن بَچَن ہِنٛز ڈایری گژھن چیک کَرٕنۍ ہر کانٛہہ پیرنٛٹ چھُ ہر کانٛہہ پیرنٛٹ چھُ یَژھان حظ پَننِس بَچَس ہَنڈرڈ اینٛڈ ٹیٚن پٔرسَنٹ دیُن چھُ أکِس پیرَنٹس ڈیوٗٹی آسان مگر پھر بہِ ییٚلہِ سکوٗل آسَن نِوان یِمَن گژھِ ڈایری چیک کَرٕنۍ یِم گژھن نہٕ سیٮ۪پریٹ روٗمَن منٛز تھاوٕنۍ یِم گژھن اِن فرٛنٛٹ آف یوٗ تھاوٕنۍ وچھُن میٛٲنِس بَچَس کیٛاہ پٔرفارمنس چھ یِمو کیٛاہ کوٚر آز سکوٗلہٕ یِم چھَ پرٛاپَر گایِڈ لاِینز کَران فالو ییٚمہِ وجہ سۭتۍ بَچہِ تہِ چھُ ایٚکٹِو حظ روزان میتھ چھِ تھوڑا بہت أمِس ویٖک یِم باقٕے سَبجَکٹ چھِ أمِس تِمَن منٛز چھے یہِ واریاہ اَصٕل میتھس خٲطرٕ تہِ گژھٮ۪س ٹیوٗشَن گَرِ کَرناوُن بیٚیہِ گژھٮ۪س پرٛاپَر وچھُن میتھ کاپی چھےٚ أمِس مینٹین أمِس چھَ یِم یِم چیٖز اَتھ منٛز مینٹین تہٕ سُہ چھُ بَچہِ سٕنٛدۍ خٲطرٕ بَڑٕ بہتر روزان نَن اَہن حظ اُردُوَس منٛز ایٖ وی ایَس منٛز اِنٛگلِشَس منٛز یہِ چھِ واریاہ اَصٕل بچی مگر یُس أمِس یہِ میتھ چھُ یہِ چھُ أمِس ویٖکی پَہن تَمہِ خٲطرٕ گژھِ أمِس گَرِ کَرُن تھوڑا ٹیوٗشَن وغیرہ آ آ آ کٲشُر تہِ چھُ أمِس وۄتھان اُردو تہِ چھُ أمِس وۄتھان یہِ چھےٚ واریاہ اَصٕل بٔچی یہِ چھٚ تھوڑا ناٹی پَہَن ییٚمہِ وجہ سۭتۍ یہِ تھوڑا چھُ روزان پتھ أمِس چھِ اَمہِ خٲطرٕ أسۍ تہِ کَران محنت تۄہہِ تہِ چھَ کَرٕنۍ محنت یُتھ یہِ بٔچی پَگاہ اِنشاء اللہ برونٛٹھ گٔژھِتھ واریاہ کامیاب بچی روزِ نہ نہ نہ یہِ چھےٚ واریاہ بہتریٖن واریاہ اَصٕل بٔچی واریاہ جان بٔچی تھوڑا چھِ أمِس کیٚنٛہہ کٔمی یِم تۄہہِ تہِ چھِ کَرٕنۍ اَتھ منٛز محنت أکِس ٹیٖچرَس تہِ چھِ کَرٕنۍ محنت ییٚمہِ سۭتۍ تہِ بَچہِ پَکہِ برٛونٛٹھ حظ نہ اَسہِ چھُ آسان نہ نہ ہوم ؤرٕک چھس آسان ٹھیٖک اَسہِ چھِ کٔرسو رایٹِنٛگ یہِ تۄہہِ پَتاہ چھ سکوٗلَن منٛز تَتھ چھُ فالو کَران اَصل تہٕ بیٚیہِ باقٕے ایٚکٹِوٹیٖزَن منٛز چھِ تھوڑا تیٖژاہ تہِ چھَ نہٕ کینٛہہ تھڑا ویٖک چھِ یتھ پٮ۪ٹھ توہہِ تہِ پَزِ محنت کَرٕنۍ أسۍ تہِ کَرو محنت حظ کِہیٖنۍ چھُ نہٕ پَرواے تۄہہِ تہِ تھٲو نو صحت و سلامت اَسلامُ علیکُم